مےٚ حظ اوس کوٚرمُت اَکھ شوٗز آرڈَر میٖشو پٮ۪ٹھٕ مگر مےٚ ہیوٚکھ نہٕ سُہ رِسیٖو کٔرِتھ کِہیٖنۍ مےٚ اوس تھوڑا اِشوٗ مےٚ ہیوٚکھ نہٕ رِسیٖو کٔرِتھ کِہیٖنۍ سُہ ہسا گوٚو سُہ آرڈَر کٮ۪نسٕل مےٚ ہسا کٔر وَنہِ یِمَن میٖشو والٮ۪ن گُزٲرِش کہِ مےٚ کٔرِو رِفنٛڈ پیمٮ۪نٛٹ بیٚیہِ ہسا ووٚنُم ڈِلؤری بایَس تہِ مگر یِمو ہسا نَہ کٔر نہٕ مےٚ کِہیٖنۍ بہٕ ہسا چھَس وَنہِ یِمَن گُزٲرِش کَران بیٚیہِ اَتھ کَمپٔنی مےٚ کٔرِو سا رِفنٛڈ یَتھ نمبرَس پٮ۪ٹھ یہِ پیمٮ۪نٛٹ کٔرِو مےٚ واپَس